سون مذَہب چھُ واریاہ بَڑاو دِوان سِیاحتَس اہربل تہِ چھُ سِیاح سالٲنۍ یِوان پہَلگام تہِ چھُ سالٲنۍ یِوان کۄکرناگ تہِ چھِ سالانۍ یِوان ویری ناگ تہِ چھِ سالٲنۍ یِوان اچھِ بل تہِ چھِ سالٲنۍ یِوان دۄدٕ پتھرِ تہِ چھِ سالٲنۍ یِوان گُلمرگ تہِ چھِ سالانۍ یِوان سۄنہٕ مرگ تہِ چھِ سالٲنۍ یِوان ہندُستان علاوہ تہِ چھِ بیٖرونی مُلکو پیٹھ تہِ سالٲنۍ یِوان